اَگر أسۍ وٕچھو گیمہٕ آزکَل چھِ بَچہٕ گِنٛدان زیادٕ موبایلَن پٮ۪ٹھٕے گیم درٛامٕژ چھِ سۄ لوڈو گرٛیم یا فرٛی فایَر چھِ درٛامٕژ آز چھِ بَچَن تِمَے گیمَن کُن گوٚمُت وۄنۍ اگر أسۍ وٕچھو آوُٹ ڈور گیم نیٚبٕر یِم گیمہٕ چھِ یِوان گِنٛدنہٕ نیٚبرِمٮ۪ن گیمَن منٛز چھِ ییٚتہِ کھو کھو یِوان بیٚیہِ چھِ یِوان ایٖکو بیٚیہِ چھِ یِوان رٔڈِیَس گِنٛدنہٕ ایٖکو کیٛاہ گیم چھِ ایٖکووَس منٛز چھِ کٔشیٖرِ منٛز یہِ گیم چھِ مشہوٗر ایٖکووَس منٛز بہٕ تہِ ٲسٕس گِنٛدان لۄکچارَس وٕنہِ تہِ چھِ گِنٛدان مطلب تَتھ منٛز کیٛاہ چھِ یِوان کَرنہٕ تَتھ منٛز چھِ یِوان پانٛژھ شےٚ نَفر تَتھ ہٮ۪کَن گِنٛدِتھ زٕ تہِ ترٛےٚ تہِ ژور تہِ دَہ وُہ تٕرٛہ تہِ ہٮ۪کَن تَتھ گِتھ ییٖتیٛاہ آسَن مگر زٕ گژھَن تویتہِ کَم سے کَم گژھَن زٕ آسٕنۍ اَکھ چھِ روزان مَطلَب اَکھ باقٕے چھِ روزان ژوٗرِ چھِ تِم کُنہِ جایہِ روزان پَتہٕ چھِ تٔمِس تِم ایٖکو کَران پَتہٕ چھِ آسان تٔمِس ژھانٛڈٕنۍ تِم پَتہٕ یُتھُے تِم تٔمِس ژھانٛڈَن تِمَن چھِ وَنُن فار اٮ۪گزامپٕل تٔمِس وۄنۍ زَن تہٕ مِثالے تٔمِس زَن تہ آسہِ ناو علی علی آیِس پایِس گوٚو سُہ آوُٹ پَتہٕ بیٛاکھ آیِس اگر تٔمِس کانٛہہ اتھ دوران ژوٗرِ ژوٗرِ یی سُہ کَری نہٕ تہٕ وٕچھی نہٕ تٔمِس سُہ کَری نہٕ تٔمِس آیِس پایِس تٔمِس کیٛاہ چھِ یِوان سُہ چھِ تٔمِس کَران ٹھَبلیو تَمہِ سۭتۍ کیٛاہ چھِ گژھان تٔمِس چھِ بیٚیہِ پٮ۪وان گژھُن ہور ہُم چھِ روزان بیٚیہِ ژوٗرِ کَران چھِس ایٖکو نَتہٕ اگر تٔمۍ سٲلِم کٔرۍ آیِس پایِس تیٚلہِ یُس گۄڈٕ چھِ آسان گوٚمُت آوُٹ یُس گۄڈٕ چھُکھ آسان آیِس پایِس کوٚرمُت تٔمۍسٕے چھِ پَتہٕ پٮ۪وان روزُن مَطلب پَتہٕ چھِ تٔمِس کَران ایٖکو بیٚیہِ کیٛاہ چھِ ییٚتہِ بیٛاکھ گیم بیٛاکھ گیم چھِ سَزٕ سَزَس چھِ یِوان تِم چھِ یِوان بَناونہٕ شےٚ ڈَبہٕ یِوان بَناونہٕ زۭز زۭز زۭز شےٚ یِوان اَکہِ سایڈٕ ترٛےٚ بیٚکہِ سایڈٕ ترٛےٚ بیٚیہِ یِوان پٮ۪ٹھٕ کَنہِ بَناونہٕ تَتھ یِوان بَناونہٕ تاج وَنان تٔتھی منٛز چھِ یِوان کیٚنٛہہ چیٖز لَگاونہٕ ییٚتہِ چھِ لگاوان کَترِ کھٔنٛڈ پَتہٕ چھِ یِوان تَتھ اَکہِ زَنٛگہِ سۭتۍ دِنہِ اَکھ زَنٛگ چھِ رَٹان تھوٚد تہٕ بیٚکہِ کھۄر سۭتۍ چھِ تَتھ ٹھِل دِوان لَگاوان بیٚکِس یَتھ پٲیِس پٮ۪ٹھ یِتھَے کٔنۍ بیٚکِس یِتھے کٔنۍ ژوٗرمِس پٮ۪ٹھ یُتھُے واتان چھِ تَتہِ چھِ سُہ کَران تھُنے تھُنے میٖنٕز تَتہِ چھِس تھوڑا رٮ۪سٹ کَران ترٛاوان دۄنوَے زَنٛگہٕ پَتھر اَتھ دوران اَگر یہِ کَتٕر سَزٕ کَتٕر پے رٕکھِ پٮ۪ٹھ یہِ کیٛاہ چھِ گژھان یہِ چھِ گژھان آوُٹ نَتہٕ اَگر کٔڑٕن تہٕ سٲلِم تہٕ کھوٚت یہِ دٔیمِس یَتھ اُکَس پَتہٕ چھِ یہِ کھَسان دُکَس لَگان چھِ یہِ دٔیمِس ڈَبَس پٮ۪ٹھ کَتٕر یِتھَے کٔنۍ کَران چھِ یِتھٲے کٔنۍ یِتھَے کٔنۍ ترٛیٚیمِس پَتہٕ ییٚلہِ یہِ مۄکلو ژۄنوٕنیَن ہُنٛد پَتہٕ چھِ یہِ کَران یہِ لگاوان تاجَس منٛز کَتٕر زینان ٹھَبہٕ اگر یہِ اَکہِ اَکہِ زَنہِ سٲلِم ٹھَبہٕ ہُمش اگر یِم اکھ مَطلَب زوٗن اَکھ خانہٕ یِمو منٛز اُکہٕ یا دُکہٕ یُس بیٛاکھ پٕلیَر آسہِ تِمَن چھِنہٕ تَتھ منٛز آسان لَتھ ژانٕنۍ کیٚنٛہہ تِمَن چھِ تَتھ آسان وۄٹھ تُلٕنۍ یُس سٲلۍ مطلب کانٛہہ چھِ آسان تیُتھ تِم چھِ سٲلِم زینان تہٕ سُہ چھِ تَتھ گیمہِ پَتہٕ زینان بیٚیہِ کیٛاہ چھِ آز گیم بیٚیہِ چھِ کیٛاہ تھام گیم تِم چھِ وَنان کیٛاہ تھام کاوو اُڑو مطلب اَتھٕ اَنان سُہ چھِ وَنان مطلب باقٕے چھِ آسان اَکھ یُس چھُکھ وَنان کاوو اُڑو یُتھُے تٔمۍ اُڑو کوٚر اگر سٲلِم ؤڑے تہٕ تیٚلہِ یُس أتھی چھِ ترٛاوان سُہ چھِ مَطلب پھَسان سُہ چھِ آوُٹ گَژھان پَتہٕ چھِس مَنٛزٕ کَران کاوو وَتٕڑو أڑۍ چھِ وۄتھان تھوٚد یُس تھوٚد وۄتھہِ اُڑِ اوٚنٛگجہِ تُلہِ مطلب سُہ چھِ گژھان آوُٹ یِتھَے کٔنۍ چھِ یہِ گیم بیٚیہِ کیٛاہ گیم چھِ آز بَچن بیٚیہِ چھِ گیم آز گِنٛدان بَچہِ بِنٛگو تَتھ منٛز چھِ یِم لٮ۪کھان وَن ٹوٗ لٮ۪کھان ٹۄنٛٹی فایوَس تام پانٛژھ ڈَبہٕ بَناوان پٕنٛژٕ ڈَبہٕ بَناوان پٕنٛژٕہَس تام چھِ تَتھ منٛز تِم لٮ۪کھان پَتہٕ چھِ لٮ۪کھان تِم بی آی اٮ۪ن جی او پَتہٕ چھِ تِم مطلب رَلاوان تِمَن ڈَبَن سٮ۪زرَس یِتھ کٔنۍ تِمَن یِن سٮ۪زرَس ییٚمِس سٮ۪زرَس یِن گۄڈٕ شےٚ بی اٮ۪ن جی او ییٚمِس مطلب اگر أکہِ أکۍسٕے جایہِ آے پانٛژھ سٮ۪زرَس ژَٹان چھُ سُہ ژَٹان چھُ ہورٕ بی یِتھَے کٔنۍ بیٚکِس سٮ۪زرَس ژَٹان اٮ۪ن یُس گۄڈٕ مکلاے مطلب خانہٕ کٔرِتھ پوٗرٕ تٔمِس سُہ چھِ زینان بیٛاکھ گیم گٔے زَرٕب زیٖرو اَتھ منٛز چھِ زَرٕب تہٕ زیٖرو یِوان تھاونہٕ اگر زَرٕب وٲلۍ زیوٗن لاینہِ منٛز تہٕ زینان چھِ سُہ گیم گژھان چھِ سۄ گیم بیٚیہِ کیٛاہ گیم چھِ بیٚیہِ چھِ گیم اَکھ بیٚیہِ کیٛاہ گیم چھِ آزکَل آز کَل چھِ گیم اَکھ بیٚیہِ چھِ یِوان تاج محلَس گِنٛدنہٕ أکِس پٮ۪ٹھ چھِ یِوان تاج لٮ۪کھنہٕ بیٚکِس پٮ۪ٹھ محل یِتھَے کٔنۍ بیٚیہِ کیٚنٛہہ یِوان أکِس پٮ۪ٹھ آیِس بیٚکِس پٮ۪ٹھ کرٛیٖم پٕلیَر چھِ اَتھ چھِ ترٛےٚ گِنٛدان ترٛےٚ نَفر اگر أکِس آو تاج بیٚکِس آو محل یِم زٕ چھِ بَچان اَگر کٔمِس آیِس آو سُہ چھِ پھَسان تٔمِس چھِ یِوان کَم مارکٕس بیٚیہِ چھِ یِوان میرا ؤزیٖر ہے گِنٛدنہٕ سُہ چھِ کاپی پٮ۪ٹھ یِوان تَتہِ چھِ یِوان أکِس بَناونہٕ ؤزیٖر بیٛاکھ یِوان بَناونہٕ بادشاہ بیٛاکھ یِوان چور بَناونہٕ بیٛاکھ سِپاہی چورَس چھِ آسان زیٖرو نِشٲنی سِپٲہِیَس چھِ آسان ٲٹھ شتھ رۄپیِس ہُمِس چھِ آسان نَو شَتھ ؤزیٖرَس ہُمِس چھِ آسان ساس مطلب رۄپیہِ انعام تِم چھِ یِوان چوٗرِ ژور بَناونہِ ترٛاوانہِ پَتھر اورٕ آسان ژور نَفر تُلان یُس تُلہِ ساس سُہ چھِ وَنان میرا ؤزیٖر کون ہے یُس نَو شَتھ تُلہِ سُہ چھِ وَنان میں ہوں پَتہٕ چھُس دَپان اِن دونوں مےٚ چور کو پَکڑو تٔمِس چھِ آسان تِمَن منٛز ژوٗر پَکُن ییٚمِس زیٖرو آسہِ اگر تٔمۍ اَصٕل پٲٹھۍ پَکُڑ ژوٗر تٔمِس چھِ روزان پَنٛنُے ساس نَتہٕ اگر تٔمۍ مَطلَب وۄنۍ سِپٲہِیَس ووٚن یہِ چھُ ژوٗر ییٚمِس اَتھِ چھِ ٹھوٗل تیٚلہِ کیٛاہ چھِ تٔمِس گژھان تیٚلہِ چھِ تٔمِس ٹھوٗل یِوان ہُمِس چورَس چھِ یِوان ؤزیٖر انعام